اَہن حظ آ بالکُل سٲنِس گامَس منٛز چھِ واریاہ اَصٕل ہوسپِٹل أسۍ چھِ تور ہٮ۪کان آرام سان وٲتِتھ نہ چھِ اَسہِ کِراے لگان نہ چھُ اَسہِ تیوٗتاہ زیادٕ ٹایم لگان أسۍ چھِ ہٮ۪کان آرام سان تَتٮ۪ن وٲتِتھ وۄنۍ اَگر کٲنٛسہِ آسہِ واریاہ دود تہِ أسۍ چھِ ہٮ۪کان سُہ دوٗر نِتھ تَتہِ تہِ چھُ علاج یِوان کَرنہٕ